یَتھ جایہِ بہٕ روزان چھَس ییٚتہِ ییٚلہِ بہٕ ٲسٕس یہِ پرٛیٚکٹِس کَران کہِ کِتھ پٲٹھۍ چھِ آسان بَناوٕنۍ یِم چیٖز تہٕ تٕمَن دۄہَن اوس نہٕ ییٚتہِ کٕہٕنۍ جاے ییٚتہِ یہِ بَناوان ٲسۍ مےٚ پے محنت کَرٕنۍ مےٚ پیٚو بیٚکِس ڈِسٹِرٛکَس منٛز گژھُن شہر پیٚو مےٚ کھَسُن تہٕ تَتہِ پے مےٚ ایٚمِکۍ کلاس رَٹٕنۍ کِتھ پٲٹھۍ چھِ ہیٚچھان کِتھ پٲٹھۍ چھِ پیٚوان سٹاٹ کَرُن کِتھ پٲٹھۍ چھِ پیٚوان منٛزٕ چیٖز رَلاوُن کِتھ پٲٹھۍ چھِ اینٛڈ پیٚوان کَرُن یہِ پیٚو مےٚ اَتھ واریاہ زیادٕ ہیٚچھُن تہٕ ہیٚوچھ مےٚ وۄنۍ أزکِس دورَس منٛز ییٚلہِ وٕ اَز چھَس بہٕ یہِ کٲم کَران تہٕ اَز چھِ ییٚتہِ واریاہ اَکھ زٕ جایہِ کھُلیمژٕ ییٚتہِ یِمَن چیٖزَن ہٕنٛز ہیٚچھناوان چھِ کِتھ پٲٹھۍ چھِ پیٚوان کَرُن تہٕ تَتہِ چھِ واریاہ زیادٕ اَصٕل پٲٹھۍ ہیٚچھناوان بہٕ بہٕ چھَس پانہٕ تور گٔمٕژ دِژمٕژ نظر تَتہِ یِم شُرۍ چھِ ہیٚچھان تِم چھِ واریاہ زیادٕ خۄش کہِ اَسہِ چھِ واریاہ زیادٕ پٲٹھۍ اَس اَصٕل پٲٹھۍ ہیٚچھناوان کَرناوان تہٕ یہِ چھِ واریاہ زیادٕ اَصلٕچ کَتھ کہِ یور تہِ آو نَتہٕ اوس پیٚوان ییٚتہِ پٮ۪ٹھ شہر کھَسُن یہِ چیٖز ہیٚچھنہِ بیٚیہِ چھَس بہٕ وَنان یِمَن یِم ہیٚچھان چھِ کہِ تِم کٔرِنۍ محنت تِم تھٲیِن اَتھ کُن ہیٚس کٲم تھٲیِن اوکُن جٲری تِم بنَن اِنشاء اللہ کامیاب اِنسان